نہَ سارِی بَچہِ ہیٚکان مطلب ہایَر ایٚجُوکیشنہٕ خٲطرٕ گٔژھِتھ تِکیٛازِ یہِ چھِ آسان کٲنٛسہِ کانٛہہ کٲنٛسہِ بَچَس آسان رُجحان اوٚکُن یُس یَژھان چھُ زِ بہٕ کَرٕ ہا ہایَر ایٚجُوکیشَن حٲصِل سٲری بَچَن چھِنہٕ یِہَے مطلب خٲصیت آسان کیٚنٛہہ زِ تِم کَرَن ہایَر ایٚجوکیشَن حٲصِل کانٛہہ بَچہِ چھُ آسان تیُتھ تہِ تٔمِس منٛز چھُ آسان آٹوٗمیٹِکلی سُہ گَریُک یہِ تٔمِس گرِ آسہٕ بِزنِس سُہ چھُ تٔتھۍ تھاوان نَظر گُزَر تہٕ اینٛڈَس چھُ سُہ تہِ لاگان پَتہٕ سۄے بِزنِس کَرٕنۍ یۄس سۄ جاب کَرٕنۍ یا کانٛہہ بَچہِ آسان تٔمِس چھُنہٕ آسان تعلیٖم منٛز تیٛوٗتاہ اِنٹرَسٹ کیٚنٛہہ تٔمِس چھُنہٕ آسان ہایَر ایٚجُوکیشَنس سۭتۍ تیٛوٗت اِنٹرَسٹ کیٚنٛہہ پَتہٕ دپہِ سُہ بہٕ کَرٕ ہا پی ایچ ڈی بہٕ کَرٕ ہا بَجہِ بَجہِ ڈِگری سُہ چھُ دَپان نہَ بہٕ پَرٕ ہا کَمٕے پَتہٕ کَرٕ ہا پَنٕنِسٕے ایریاہَس منٛز چھُ کَران سُہ کانٛہہ تہِ جاب مَثلَن پولٹری چھِ ترٛاوان یا دُکان چھِ ترٛاوان یا بَدَل کانٛہہ ڈیری فارَم چھِ ترٛاوان تِکیٛازِ تٔمِس چھِ آسان تٔتھۍ منٛز اِنٹرَسٹہٕ سٲری چھِنہٕ ہیٚکان ہایَر ایٚجُوکیشنہٕ خٲطرٕ گٔژھِتھ کِہیٖنٛۍ یہِ چھِ اَصٕل چیٖز تہٕ مطلب سٲری کَتہِ روزان وۅنۍ أتھۍ سۭتٮ۪ن کیٚنٛہہ چھِ مطلب یِم با یِم باسان چھِ نہَ أسۍ ہیٚکو بَدَل کیٚنٛہہ تہِ کٔرِتھ تِم چھِ پَنُن روزگار تِتھٕ پٲٹھۍ تہِ ہیٚکان آرام سان کَمٲوِتھ تِم چھِ پَننِسٕے علاقَس مَنٛز کَران کیٚنٛہہ بِزنِس سِٹارٹ تَتھ پٮ۪ٹھ چھِ ہیٚکان تِم پَنُن دۄہے دِش پَنُن یہِ تِمَن یِم ضروٗریَت زِنٛدگی چھِ آسان تِم چھِ ہیٚکان تمہِ سۭتۍ سُہ آرام سان پَکنٲوِتھ پَنٕنہِ فیملی چھِ ہٮ۪کان تَتھ پٮ۪ٹھ پَکنٲوِتھ ضروٗری چھُنہٕ کہِ وۅنۍ سارنٕے گٔژھ جاب میلٕنۍ اِنسانَس گژھِ آسٕنۍ یِہَے کوٗشِش ز اَگر نہٕ وۅنۍ جاب میلِے سُہ ہیٚکہِ گژھِ ہیٚکُن کیٚنٛہہ لوکَل بِزنِس چَلٲوِتھ یعنی پَنُن خرچہٕ گژھِ سُہ ہٮ۪کُن پَکنٲوِتھ